السلامُ علیکُم مےٚ چھِ ناو عشرَت سانہِ کٔشیٖر منٛز چھِ واریاہ ٹرڈِشَنٕز تہِ کَسٹَمٕز یعنی کہِ رَسمہٕ رواج ییٚمہِ سۭتۍ سٲنۍ کٔشیٖر باقیو سِٹیٹَو نِش الگ چھِ نیران تہٕ زیادٕ خوٗبصوٗرت تہٕ ایٹریکٹو بنان چھِ یَتھ منٛز أسۍ وَنَو کاسٹیوٗم یعنی کہِ پَلَو لاگٕنُک طریٖقہٕ ڈانَس یا کھٮ۪ن چٮ۪نُک طریٖق سَلمَو کھۄتَن یُس کٔشیٖرمنٛز أسۍ وَنَو پَلَو لاگنُک طریٖقہ چھِ تَتھ منٛز چھِ اَکھ چیٖز یُس کٔشیٖر باقیَو نِش اَلَگ چھِ کَڑان سُہ گوٚو فٮ۪رَن فٮ۪رَن چھِ ییٚتہِ اکھ سالِمَۄ کھوتہٕ سُہ کاسٹیوٗم یِوان مانٛنہٕ ییٚمہِ سۭتۍ یہِ کٔشیٖر واریاہ زیادٕ خوٗبصوٗرَت چھِ باسان تِمَو فٮ۪رنَو منٛز تہِ تِلہٕ فٮ۪رَن تہٕ غُذا فُڈ وَنَو أسۍ کہِ یَتھ چھِ کٔشیٖر ہُنٛد یُس غُزا چھُ یُس یہِ سُہ چھُ باقیَو سِٹیٹَو نِش بِلکُل الگ خاص کر کٔشیٖر ہُند وازٕ وان تہٕ ڈانَس یِمہٕ ییٚتہِ سانہِ ماجہٕ بیٚنہِ خانٛدرَس پٮ۪ٹھ فنٛگشَنن پٮ۪ٹھ کران چھِ تہٕ سُہ تہِ چھِ باقیَو نِش

امہِ علاوٕ چھِ کٔشیٖر منٛز باقٕے تہِ کانٛگرِ چھِ یا بدل بدل رَنٛنُک شیرنُک طریٖق چھِ ییٚمہِ سۭتۍ کٔشیٖر اَلگ چھِ نیران سٲلِمَن مُلکَن چھِ آسان یا سٲلِمَن سِٹیٹَن چھِ الگ الگ پَنٕٛںۍ ٹرڈِشَنز تہٕ کَسٹَمٕز آسان مگر کٔشیٖر ہٕنٛدۍ یِم کَسٹَمٕز تہِ ٹرڈیشنز چھِ یِم چھِ واریاہ زیادٕ خوٗبصوٗرَت تہٕ ییٚلہِ تہِ یور کانٛہہ ٹُوٗرِسٹ چھِ یِوان چھِ ییٚتیُک یہِ تِلہٕ فٮ۪رَن وٕچھِتھ یا یِم ییٚتہِ پَلَو لاگان چھِ تِمَو منٛز چھِ واریاہ پَلَو آسان یِم یِیریو چھِ آسان یعنی کہِ یِمہٕ ہینڈ میڈ چھِ آسان یِم نہٕ کُنہِ مِشیٖن سۭتۍ بناوِتھ چھِ آسان کِہیٖنۍ بلکہِ چھِ تِم آسان اَتھَو سۭتۍ آمٕتۍ بناونہٕ یَتھ منٛز بٔنۍیان چھِ یَتھ منٛز لۄکٕٹٮ۪ن بَچَن ہٕنٛدۍ ساکٔس واکٔس چھِ یا وَنَو أسۍ کہِ ییٚتہِ کٮ۪ن پَلٕوَن پٮ۪ٹھ فٮ۪رَنس چھِ یِوان تِلہٕ لگاونہٕ تِلہٕ شال چھِ آسان یا وَنَو أسۍ کہِ فَردٕ کٲم پشمیٖن کٲم چھِ ییٚتِکۍ یِم بِلکُل کَسٹَم اَلگ چھِ فُڈ الگ چھِ تہِ سورٕے کیٚنہہ الگ چھِ